کھیل گِنٛدنہٕ سۭتۍ چھِ اِنسانَس واریاہ فٲیِدٕ مَلان ییٚلہِ اِنسان کھیلَس منٛز پَنُن پان آوُر چھ تھاوان تٔمۍ سٕنٛز دٮ۪مٲغی ٹینشَن تٔمۍ سٕنٛز ذہنی ٹینشَن چھِ دوٗر گژھان تہٕ سُہ ییٚلہِ سُہ کھیل چھِ تیٚمیُٚک لطف چھِ تُلان تہٕ تٔمہِ سۭتۍ چھِ تٔمۍ سُنٛد دٮ۪ماغ تہِ پریشٲنیو نِش دوٗر روزان تَمہِ سۭتۍ چھِ تٔمۍ سُنٛد صحت تہِ پَتہٕ بہتر بَنان